اہن حظ اہن حظ اہن حظ ییٚتہِ بَنہِ ہَرکانٛہہ ویرایٹی تۄہہِ کیٛاہ چھِ گژھِوٕ ادٕ سا ادٕ سا اَتہِ بَنہِ بَنہِ ییٚتہِ بَنہِ سورُے ڈیلشَش ڈیلشَش بَنہِ ییٚتہِ جَمبوٗرا تہِ بَنہِ ییٚتہِ سورُے ییٚتہِ اَکھ چھِ اِٹلی سُہ چھِ ڈۄڑ ہَتھ رۄپیہِ کُل بیٛا بیٛاکھ بیٛاکھ چھُ جانٛگنی سُہ چھِ گژھان شیٖتھ رۄپیہِ کُل آ یِہٕے چَلان اَتھ چھِ گژھان ؤہٕرۍ ژوٗنٛٹھ تیار لَچھ ڈۄڑ لَچھَ کینٛہہ چھُنہٕ پَ کینٛہہ چھُنہٕ پَرواے پَتہٕ اگر رۄپیہِ دہ وُہ اُکُن تہِ گژھن یا یِکُن گژھن سُہ چھِنہٕ کانٛہہ مَسلہٕ تۄہہِ اِٹلی کُل بَنوُ تۄہہِ اَکھ ہَتھ تٕرٛہ رۄپیہِ اَکی کَتھِ اَکھ ہَتھ تٕرٛہ تۄہہِ وۄنۍ دیُٚت مےٚ تۄہہِ نَتہٕ بَنہِ ہَہ نہٕ یِتھِس ریٹَس یہِ کینٛہہ اَسہِ تہِ مہ چھِ تھٲے مٕتۍ اَسہِ چھِ تھٲے مٕتۍ یِم کٕنٛنہٕ خٲطرَے اَسہِ تہِ مہ کَرو پانَس نۄقصان حظ اَتھ چھِ محنت لَگان تۄہہِ چھُ حظ پَییی آز چھِ ژوٗںٛٹھ کُلٮ۪ن آز چھِ ڈِمانٛڈ صحیح یِمَن ژوٗنٛٹھ کُلٮ۪ن چھَ کِنہٕ نہٕ تُہۍ تُہۍ کٔرِو کَتھ تہٕ تیٚلہِ ؤنۍ زیو مےٚ تیٚلہِ کٔرۍ زیو مےٚ فون حظ تہٕ بہٕ چھُس ریڈی کُلوٗ تہِ کُلوٗ چھِ بَنان ڈیلِشَش چھِ بَنان چَمبوٗرا چھِ بَنان بیٚیہِ چھِ یِم ناگ ٹنٛگ بَنان ژیرِ کُلۍ بَنٮ۪ن ییٚتہِ بَٹہٕ ژیرٕ کُلۍ بَنان ہے یہِ تۄہہِ شِکایَت یی وٕ تُہۍ ہَسا کٔرۍ زِ مال واپَس تَمہِ دۄہ بیجزیو بہٕ دِمو تۄہہِ پونٛسہٕ یورے واپَس اَوا ایڈرَس کَرو بہٕ تۄہہِ وٕنۍ وَٹٕسَپَس تہٕ تُہۍ وٲتۍ زیو توٗرۍ پَتہٕ تُہۍ یی وُ آزَے کِنہٕ پَگہہ بہٕ چھُ بہٕ چھُسُے نہٕ آز گَرِ نہ بہٕ چھُس اورۍ آدٕ سا تُلِو تُلِو حظ تیٚلہِ یی زیو پَگہہ کٲلۍ کٮ۪تھ یی زیو تیٚلہٕ تہٕ بہٕ کَرو پَتہٕ وَٹسَپَس ہُہ نہ آ تُلِو تُلِو